أسۍ حظ چھِ واریاہ یِم فصل وبداوان یِتھ کٔنۍ اسہِ کٔشیٖر منٛز چھِ واریاہ موسم أسۍ چھِ زَن سونتہٕ وَوان دانہِ پَتہٕ چھِ ونکیٚس لونان یا چھِ أسۍ وندس مَنٛز سِندِج وَوان پَتہٕ چھِ ونکیٚس سونتہٕ لونان تَتھ چھِ أسۍ پَتہٕ تیٖل کَڑان مِشین پٮ۪ٹھ نِوان تیٖل چھُ اَسہِ گَرِ نیران دانہِ چھِ أسۍ نِوان مِشیٖن پٮ۪ٹھ پَتہٕ چھِ تَتہِ مٕنان پَتہٕ چھِ گَرٕ اَنان ژَھٹان چھِ یَتھ زن أسۍ واریاہ چھِ ونکیٚس چھِ دالہٕ رُوان وَندس منٛز چھِ سَبزی رُوان یِم اَسہِ پَتہٕ ضرورت چھِ لگان أسۍ چھِ سٹرابر رُوان مکاے چھِ رُوان واریاہ چیز چھِ رُوان زَن چھِ أسۍ گَرِ وَوان سَبزی اَلہٕ چھِ أسۍ رُوان ونکیٚس لٲر چھِ رُوان واریاہ زیادٕ سبزی چھِ رُوان دِن دانہِ چھُ ونکیٚس اَسہِ واریاہ فٲیدٕ دِوان مکاے چھِ رُوان یِم اَسہِ لَگان چھِ ونکیٚس چھِ مکاے رُوان ڈورٮ۪ن منٛز سندِج گاسہِ چھِ أسۍ رُوان یُس أسۍ پَنٕنٮ۪ن یِمن چھِ دِوان گُپنَن وُپنَن تِم گاسہٕ تہِ چھِ اَسہِ لَگان ضرورت سُہ گاسہٕ چھُ اَسہِ ضرورت لگان واریاہ یا چھِ أسۍ سَندِج تہٕ تیٖل کَڑان تَھل تہِ چھِ گۄڈٕ أسۍ رُوان پَتہٕ تٔمۍ پَتہٕ چھِ أسۍ دانہٕ رُوان ونکیٚس چھُ اَسہِ دانہٕ نیران ہیٚلہِ وۄں ژَٹو أسۍ یہِ پَتہٕ نِمو مِشیٖنہِ پٮ۪ٹھ تَتہِ مٕنو سُہ لَگہِ اَسہِ ضرورت